ہیلو اسلامُ علیکم ڈاکٹر صٲب تُہۍ چھو حظ ٹھیٖک اصل پٲٹھۍ آ شُکُر حظ تۄہہِ چھو حظ ناو جاوید صٲب چھو حظ جاوید نِک نیم لالٹیٖن اچھا ٹھیٖک گَری چھو حظ اچھا کٕلنِکَس پیٹھ چھوٕ اَسہِ حظ اوس ایکچولی تۄہہِ نِش اوس یَتھ کَرنومُت یہِ روٗٹ کَنال حظ اوس کَرنومُت البتہ ووں اے اے اَسہِ چھَنہٕ باسان فَرق ورق کِہیٚنہ اَسہِ چھِ باسان شامن ہَر دۄہ دَگ چھِ وۄتھان دَندس بے چھِ یوان خون اَتھ حظ گوٚو کَم سے کم ہفتہٕ حظ گووُس اہن حظ آ تہٕ البتہ ووں آ دَوا حظ کھیٚو اَسہِ واریاہ البتہ فرق ورق چھنہٕ باسان کِہیٚنۍ اہن حظ آ ووں اہن حظ آ دَگ حظ واریاہ زیادٕ کَران بیٚیہِ حظ کھیٚنے کیٚنٛہہ یوان ہاں شاید حظ چھُ وَرمٕے تھوڑا تھوڑا حظ چھُ یہِ تھوڑا ماز بیرٕ کَژھٕ مَژٕ آ کَمٕے کَمٕے حظ زیادٕ چھنہٕ کیٚنٛہہ اہن حظ آ أسۍ حظ آے ہفتہٕ برونٹھ ٲسۍ أسۍ تۄہہِ نِش آمٕتۍ تۄہہِ اوسو دوا دِیُتمُت البتہ دوا سۭتۍ باسے نہٕ مےٚ کانہہ فرقٕے یہِ چھِ حظ اَتی کٕلنِکَس پٮ۪ٹھ آسان اچھا کٕلنِک کٔژِ حظ بَجہِ چھُ ییٚلہٕ گَژھان کٕلنِک کٔژِ بَجہِ حظ ییٚلہٕ گَژھان صُبحٲے سَتھ بَجے حظ پَتہٕ چھِ حظ باسان فرق ورق چھِ حظ باسان کِنہٕ نا اہن حظ آز تہِ ٲس راتس ایکچولی واریاہ زیادٕ پین چھِ ؤژھ مٕژ اہن حظ تۄہہِ کَپٲرۍ حظ چھُ دُکان کَپٲرۍ چھُو تۄہہِ یہِ مےٚ چھ مٔشتی گومُت اہن حظ نہ بہٕ اوسُس نا حظ ہفتہٕ برونٹھ حظ آمُت البتہ مےٚ ٲسۍ پاے یہِ مگر مےٚ اوس تَمن تمہِ دۄہ دَندس دود واریاہ زیادٕ تہٕ تمہِ کِن روٗد نہٕ تمہِ کِن روٗد نہٕ دُکان تہِ مےٚ یاد کیٚنٛہہ تَوے اہن حظ تُہۍ کٔژِ بَجہِ تان چھِو اَتہِ آسان کٕلنِکَس پیٹھ اچھا ژور بَجے پَتہٕ اچھا ٹھیٖک ٹھیٖک ٹھیٖک فِل حال یہِ کیاہ چھِ اتھ ونان وں آز کیٛاہ کَرٕ بہٕ اتھ راتس وۄنۍ اہن حظ

اچھا ٹھیٖک تیٚلہِ چھو حظ تُہۍ اَتی کٔلنِکسٕے پیٹھ آسان دۄہس چلو ٹھیٖک حظ چھُ تیٚلہِ حظ یِمہٕ بہٕ صُبحس اوٗرۍ تہٕ پتہٕ سَمکھو أتی اوکے اسلامُ علیکم